کہِ سِگنِفِسٮ۪نٛٹ موٗمٮ۪نٛٹ یِم گاندھی جی یَن سِٹاٹ کٔرۍ تِم چھِ یہِ کہِ ییٚلہِ تِم گۄڈٕنٮ۪تھٕے ییٚتہِ پٮ۪ٹھ یہِ چھُ چھِ گۄڈٕنٮ۪تھ نان کاپریشَن موٗمٮ۪نٛٹ وٲلڈٕ وار وَنَس دوران ٲسۍ اِنٛڈیاہَن ییٚتہِ لَگومٕژ پرٛٮ۪سَس پٮ۪ٹھ بین لُکھ مطلب وٮ۪رنٮ۪کیوٗلَر پرٛٮ۪س لوکَل لنٛگویج چھِ پرٛٮ۪سَس پٮ۪ٹھ تہٕ گاندھی جی یَن کٔر کٲم یِمو کٔر اَکھ لانٛچ اَکھ یہِ موٗمٮ۪نٛٹ یَتھ وَنان أسۍ نان کاپریشَن موٗمٮ۪نٛٹ اَتھ منٛز گٔے کٲم کہِ تہِ تِمو ووٚنُکھ کہِ یِمَن سۭتۍ مہٕ تھٲیِو بِرٛٹشٲرسَن سۭتۍ کانٛہہ کاپریشنٕے سُہ لایَر ییٚمِس سۭتۍ تِمو کٔرٕکھ کوٹ بَنٛد کَرٕنۍ اٮ۪ٹٮ۪نٛڈ ؤرکَرو کٔرٕکھ ؤرٕک بنٛد کَرٕنۍ مِل ؤرکرو کٔرٕکھ مِل گژھُن بنٛد سٕٹوٗڈٮ۪نٛٹو کٔرٕکھ کالیج گژھٕنۍ بنٛد تہٕ باقیو آفشَلو کٔرٕکھ پَنٕنۍ آفِس گژھٕنۍ بَنٛد تہٕ ییٚمہِ سۭتۍ واریاہ زیادٕ نۄقصان تہٕ گوٚو تہٕ مگر لاسٹَس گٔے کٲم گوٚو چوری چورا اِنسِڈنٛٹ یَتھ منٛز کہِ یِم اَکھ پُلیٖس سِٹیشَن آو زالنہٕ بِرٛٹشَر ییٚمہِ سۭتۍ گاندھی جی یَس پیٚیہِ یہِ کال اَپ کَرُن یہِ موٗمٮ۪نٛٹ تہٕ پَتہٕ پیوٚو گاندھی جی یَس جیل تہٕ گَژھُن کیٚنٛہہ ہَس ٹایمَس تہٕ بیٛاکھ یُس سالٹ سٔتیا گھرٛاہَس یُس سالٹ اوس مطلب اَتھ پٮ۪ٹھ ٲس بِرٛٹِش کَران مونوپٔلی یِم اِنٛڈہِکۍ چھِ تِم ہٮ۪کَن نَہ سالٹ بَنٲیِتھ کیٚنٛہہ تِمَن اوس پٮ۪وان بِرٛٹشَرَن نِش مطلب یہِ دُکانو پٮ۪ٹھ تہِ اوس گَژھان درٛوٚگ تہٕ اَتہِ کوٚر گاندھی جی یَن اَکھ پَنُن ٹٮ۪کٹیکَل وِزڈَم یوٗز تِمو سونٛچُکھ مطلب سالٹ چھُ یُس موسٹ اِمپاٹَنٛٹ نیٖڈ چھِ ہَر أکِس اِنٛڈیٖکِس گَرَس منٛز تہٕ اگر بہٕ اَتھ خلاف کَرٕ موٗمٮ۪نٛٹ سٕٹاٹ اَتھ مِلہِ اَصٕل سٮ۪کسَس تہٕ تِمو کوٚرُکھ اِنوَنٕس کہِ أسۍ پھٕٹراوو یہِ سالٹ لا ییٚتہِ درٛاے تِم سابرمٔتی آشرَم پٮ۪ٹھ گُجرات پٮ۪ٹھ ڈینٛڈی ژُوٚوُہ دۄہ لٔگۍ تِمَن تور گژھنَس تہٕ پھٕٹرووُکھ تِمو یہِ سالٹ لا ییٚلہِ تِمو کیٚنٛہہ مطلب نوٗن بَنووُکھ ییٚمہِ سی واٹر سۭتۍ تہٕ یہِ موٗمٮ۪نٛٹ گٔے واریاہ سٮ۪کسَسفُل تہٕ اَمہِ سۭتۍ توٚر بِرٛٹشَرَس سَمٕجھ کہِ سٲنۍ یُس روٗل چھِ یہِ ہیٚکہِ نہٕ اِنٛڈیاہَس پٮ۪ٹھ وۄنۍ زیادَس ٹایمَس تہٕ روٗزِتھ کِہیٖنۍ